اسَلامُ علیکُم اَگَر اَسہِ کَتھ آسہِ کَرٕنۍ کینٛہہ ژَن لوکیشنَن ہٕنٛز یوٚت أسۍ گٔمٕتۍ آسَو یَتھ أنٛدۍ پٔکۍ أسۍ گٔمٕتۍ آسَو تَتہِ آسہِ اَسہِ کیٚپچَر کوٚرمُت فوٹوگراف فوٹوگرافی تہٕ فوٹوگرافی یۄس چھِ سۄ چھِ شوٗٹ یِوان کَرنہٕ پَبلِک پلیسَس مَنٛز تہِ تہٕ پرایویٹَس مَنٛز تہِ پَبلِک پلیس گوٚو فار ایٚگزامپل پارکَن مَنٛز تہِ ہیٚکَو أسۍ کٔرِتھ فوٹو شوٗٹ تہٕ پرایویٹ سپیس گوٚو کوٹ یاڑ تتہِ ہیٚکو أسۍ کٔرِتھ فوٹو شوٗٹ وۄنۍ چھُ وَنُن اَسہِ اسہِ کوٚت چھِ گٔمٕتۍ کَتہِ چھِ اَسہِ فوٹو شوٗٹ کوٚرمُت تہٕ تمیُک رِزَلٹ کیُتھ اوس أسۍ چھِ ہیٚکان أسۍ چھِ گَژھان سرینَگَر یۄس کیٚپٹِل سِٹی چھِ واریاہ خوٗبصورَت اَتہِ چھِ فوٹوگرافی واریاہ خوٗبصورَت گَژھان تہٕ واریاہ ایٚٹریکٹِو تہٕ دِلکَش فِضا آسَان تہٕ مۄغَل گاڈن چھُ ڈَل لیک چھُ تہٕ ایٚن اَدَر فوٹوگرافی یۄس بیاکھ فوٹوگرافی چھِ گَژھان فوٹوگرافی ٹیوٗر چھُ پہلگام یتھ مَنٛز یِوان چھِ بیتاب ویلی تہٕ آروٗ ویلی لیٚدٕر رِوَر چھُ یِوان تہٕ اَتہِ چھِ بَہارَس مَنٛز چھِ پوشہِ باغ آب ہَوا جَنٛگَل واریاہ خوٗبصورَت آسان تہٕ فوٹوگرافی ہُنٛد بیک گراوُنٛڈ اِنسان سُنٛد لُک تہٕ بیٚیِس اِنسانَس سۭتۍ نیٚبرِم ٹورِسٹَن سۭتۍ فوٹو شوٗٹ سُہ چھُ آسان واریاہ خوٗبصورَت تہٕ وۄنۍ اَگَر أسۍ کتھ کَرَو وَندَس مَنٛز کیُتھ فوٹو شوٗٹ چھ گَژھان سٲنٛۍ پھارسٹ چھِ آسَان سٲنٛۍ ویلی چھِ آسَان سٕنو کیپٕڑ ماونٹینٕز چھِ آسان تہٕ یِم چھِ آسان واریاہ ایٚٹریکٹِو اَتہِ چھُ پھوٹو شوٗٹ واریاہ رُت واریاہ خوٗبصورَت گَژھان ییٚلہِ زَن ویلی چھِ آسَان پینٛٹِڈ اِن وایِٹ شِنہِ سۭتۍ چھِ آسان سٲرٕے ویلی سَفید تہٕ واریاہ خوٗبصورَت فوٹو شوٗٹ چھُ گَژھان یِمَن یِمَن جایَن